لاسٹ ٹایم یُس مےٚ زنٛدگی منٛز ساروٕے کھۄتہٕ بوٚڈ چیلینج فیس پیٚو کرُن سُہ اوس جاب حٲصِل کَرُن تہٕ اَمہِ خٲطرٕ یۄس مےٚ سُچویشن ٹیکٕل کٔر سۄ کٔر مےٚ پنٕنؠن ؤرۍ یکۍ اِتھِکسن پؠٹھ کٲم مےٚ پوٚر جابو خٲطرٕ بٔرۍ مےٚ فارَم تہٕ امہِ پَتہٕ کٔر مےٚ واریاہ زیادٕ محنت تہٕ اَمہِ پتہٕ کوٚر مےٚ ساروٕے کھۄتہٕ زیادٕ پنٕنِس پانس پؠٹھ ؤرٕک گۄڈ جاب حٲصِل کرنہٕ خٲطرٕ رادر دین کمپلینِنٛگ